آ أسۍ چھِ کَران پرٛفَر فِزِکَل بُکٕس پَرٕنۍ یِم ایلیکٹرٛانِک بُک نِش چھِ أسۍ کَران پرٛفَر فِزِکَل بُکہِ پَرنہِ کیٛازِکہِ یُس فِزِکَل بُک چھِ ایٚمہِ سۭتۍ چھِ اَسہِ أسۍ چھِ اَتھ بِرنٛہہ کِنۍ رَٹان پانَس کِتاب أسۍ چھِ انڈَرلایِن ہٮ۪کہِ یُس مُشکِل کینٛہہ وٲڑ باسہِ سُہ چھِ أسۍ ہٮ۪کان اَنڈَرلایِن کٔرِتھ پَتہٕ سٔرٕچ کٔرِتھ کُنہِ پٮ۪ٹھ یہِ یِم وٲڑٕک معنی کیٛاہ چھِ بیٚیہِ یہِ ڈایگرٛام چھِ آسان سُہ تہِ چھِ أسۍ ہیٚکان اَصٕل پٲٹھۍ سَمکھِتھ سَمجھِتھ مانٛژٕ یُس ایلیکٹرٛانِک ڈِوایِس چھِ یہِ چھِ اگر أسۍ ایٚمہِ پٮ۪ٹھ اَسہِ چھِ موبایِل چھِ آسان پَتہٕ پَرو أسۍ موبایلَس پٮ۪ٹھ کَلاس اَمہِ سۭتۍ چھِ سٲنۍ أچھِ تہِ گژھان خراب بیٚیہِ چھِنہٕ أسۍ ہٮ۪کو نہٕ أسۍ ژۄوُہ گٲنٛٹہٕ مان ژٕ موبایِل رٔٹِتھ بِرنٛہہ کِنۍ کیٛازِ اَتھ خٲطرٕ چھِ پٮ۪وان اَسہِ تھی مان ژٕ ڈیٹا یوٗز کَرُن کیٛاہ نَتہٕ گژھِ اَسہِ موبایلَس رِچارٕج آسُن بیٚیہِ أمہِ سۭتۍ چھِ واریاہ اِفیکٹہٕ واتان اَسہِ سانہِ سانہِ لایفہِ پٮ۪ٹھ یِم اگر أسۍ یہِ ایلیکٹرٛانِک یوٗز کَرو خاص کَر چھِ سانہِ أچھَن پٮ۪ٹھ واتان ڈِفیکٹہٕ اَمہِ سۭتۍ سانہِ أچھَن چھُ خرٲبی واتان تَوَے چھِ أسۍ کَران پرٛفَر فِزِکَل بُکٕس کَنۍ پرنہِ فِزِکَل بُکسَن پٮ۪ٹھ أسۍ چھِ ہٮ۪کان یہِ بِرنٛہہ کِنۍ کِتاب رٔٹھِتھ اَکھ اَکھ لایِن چھِ أسۍ ہٮ۪کان پانَے پٔرِتھ سَمجھِتھ پَتہٕ انڈَرلایِن کٔرِتھ ایٚمہِ سۭتۍ چھِنہٕ اَسہِ مان ژٕ کانٛہہ تہِ نۄقصان واتان کینٛہہ اَمہِ سۭتۍ چھِ اَسہِ فٲیِدٕ واتان اگر أسۍ یہِ فِزِکَل بُکٕس مان ژٕ پانَس برٛنٛہہ کِنۍ رَٹو پَتہٕ پَرو مان ژٕ یہِ ایلیکٹرٛانِک ڈِوایِس یُس چھِ اَمہِ سۭتۍ چھِ مان ژٕ اَمہِ سۭتۍ چھِ اَسہِ چھِ اَکھ ہُہ یہِ چھِ کہِ یہِ چھِ مان ژٕ اَتھ ٹایِم دِوان کَم اَپٲرۍ دِوان سَمجھٲیِتھ سَمجھاوان اَسہِ مگر توتہِ یُس یہِ چھِ مان یُس یہِ ڈِفیکٹ چھِ واتان وَ سانہِ أچھَن یہِ چھُ سانہِ أچھَن خٲطرٕ واریاہ خرٲبی کَران أچھَن مانٛژٕ پَتہٕ چھِ پٮ۪وان اَسہِ سِپیکٕس یوٗز کَرٕنۍ کیٛاتھانۍ اِسی لیے چھِ أسۍ کَران فِزِکَل بُکٕس پرٛفَر پَرٕنہِ